اَلسلامُ علیکُم وعلیکُم السلام اَلسلامُ علیکُم آ ژٕ چھُکھا ٹھیٖک یارا گَرِ تُہۍ سٲری چھُوا ٹھیٖک ہے بَس ہا یارٕ ییٚکیٛاہ ییٚتی ہہ دُکانَس ژٕ وَن پَنُن حالا ٹھیٖکھٕے ہہ تہٕ مگر پانہٕ چھی نہ پتہ یارٕ وَزُم چھِ گژھان زیادٕ بہٕ ہا أتی سوپور کھالان تٔمۍ سٕے نِش یُس ژےٚ مےٚ وَنیتھ نا سُہ دُکاندار سُہ چھی مگر اصٕل مگر اگر نہٕ ٹایمَس پٮ۪ٹھ پونٛسہٕ تہِ واتنَس کیٚنہہ سُہ چھِنہٕ مطلب سُہ لاگان کیٚنہہ اچھا اَ اوترٕ سوزیمَے نفر اَکھ اور تٔمِس اوس کیٛاہ تام سودا کھالُن ژٕ اوسُکھ نہٕ اَتہِ کِہیٖنۍ اَدٕ ژےٚ کُس اوسٕے دُکانَس اَتہِ تھومُت اچھا اچھا تٔمِس نا کَتہِ تٔمۍ چھُنَس ووٚنمُت ہُہ چھِ اوٗرۍ صاحب چھِ اوٗرۍ تہٕ یِیِن سُہ تٔمۍ ہہ اوٚن آ بیٚیہِ ہُتھ مَسلَس سُہ گٔیے یہ ٹھیٖک پَتہٕ کِن یُس ہہ تٔمۍ دۄہ وَنیتھ اوترٕ دُکانَس پٮ۪ٹھ اَصٕل ہہ کوٚرُتھ مگر اَدٕ کیٛاہ وۄنۍ مےٚ باسیو ہُہ دُکان تہِ رَٹ ژٕ پانسٕے ژےٚ چھی مطلب اصٕل کار تہِ چلان اَدٕ تِتہِ ہہ روزی ٹھیٖک اَدٕ بیٚیہِ اوترٕ اگر یَپٲرۍ چھُکھ اوسمُت أتی أژۍ زِہے چایہِ کَپٕے چے زِہے

اچھا نہ یِوان ٲسۍزِ پانَے اَتھ کیٛاہ ییٖزِ تہٕ بہٕ تہِ چھُسٕے دۄہَس آسان دُکانسٕے پٮ۪ٹھ کُنُے زُنُے چھِنہٕ آسان دُکانَس پانَس پَتہَے چھی رَٹہٕ یورٕ یورٕ گژھان چھِ وَزُم کار پَتہٕ کیٛاہ نفا رَٹو پَتہٕ دِما بہٕ تٔمِس تہِ ہا چھِ اَدٕ کیٛاہ یورٕ ییٚتہِ وۄنۍ اگر نہٕ دِموکھ تہِ کِہیٖنۍ گژھِ اَدٕ کیٛاہ تَوَے دِوان ہہ چھِ تہٕ مگر دِوان چھِ مان ژٕ ہُتھ کَنَن بیٚیہِ باقی ولا ٹھیٖک ہہ چھِ تہٕ چلو اَدا اَدٕ کیٛاہ اَدٕ کیٛاہ بہٕ وٕچھِ